بہٕ ہَسا گٔیس کۄلگوم تَتہِ ہَسا چھُ کونسر ناگ بہٕ ہَسا ییٚلہِ تور گٔیس مےٚ ہَسا کوٚر پیکِنگ کٔرٕم درٛایس گَرِ پیٚکِنگ یِتھُے مۄکلوٕم کٔرِتھ تہٕ وٲژٕس بہٕ کونسر ناگ کونسر ناگ یِتھُے بہٕ وٲژٕس مےٚ ہَسا لٔگۍ تور بَرابر پنٛدہ دۄہ گَژھنَس پنٛدہ دۄہ یِتھُے بہٕ توٚتَن وٲژٕس مےٚ ہَسا دِیُت ٹیٚنٹ تتھین بیٖٹھٕس بہٕ مےٚ ہَسا لوٚگ کھٮ۪ن چٮ۪نُک اِنتظام کَرُن اِنتظام یِتھُے وۄنۍ مۄکلو مےٚ کٔرِتھ مطلب لوگ مےٚ کھٮ۪ن چٮ۪نُک اِنتظام کٔرِتھ بہٕ ہَسا درٛایس وۄنۍ ٹوٗرس ٹوٗرس درٛایس بہٕ اورٕ یورٕ پھیٖرِس بہٕ پہاڑ جنگلَس منٛز مطلب کُلیو کِنۍ پھیٖرٕس ہُپٲرۍ پارکو کِنۍ گٔیس یِتھُے بہٕ کونسر ناگ پارکہِ منٛز گٔیس بہٕ یِتھُے بہٕ تور وٲژٕس مے ہَسا درٛاو کیٛاہ چھِ ونان بہٕ ہَسا درٛایَس مۄکلو مےٚ تور یہِ اینجاے کٔرِتھ درٛایس بہٕ اینجاے کَرنہِ اینجاے یِتھُے بہٕ تور وٲژٕس کونسر ناگ مۄکلو مےٚ اینجاے وینجاے کٔرِتھ مےٚ ہسا کوٚر سکھر گَرٕ واپَس نیرنُک یِتھُے بہٕ گَرٕ واپَس نیرنُک سکھر کوٚر مےٚ ہَسا کٔر یہِ پیکِنگ ٲسۍ مےٚ یورٕچ مےٚ ہَسا کٔرسۄ تتھ بیٚیہِ پیکنگ واپَس بہٕ ہَسا درٛایس تورٕ واپَس تہٕ بہٕ ہَسا چھس پکَان پکَان پکَان لٔگۍ مےٚ پانٛژھ شےٚ دۄہ پَکنَس سۭتۍ مَگر درٛایس کونسر ناگٕے مےٚ ہَسا لٔگۍ پانٛژھ شےٚ دۄہ پَکنس سۭتۍ بہٕ ہَسا وٲژٕس کۄلگوم کۄلگامہِ پیٚٹھ تہٕ لٔگِم لٔگۍ پَکان چھس بہٕ وٲژٕس کۄلگوم سِٹاپَس پیٚٹھ یِتھُے بہٕ درٛایس تہٕ تتہِ تہِ درٛایس واپَس تتہِ ہَسا بیٖٹھٕس کوٚرُم سِٹاپ تتہِ کوٚرُم کھٮ۪ن چٮ۪نُک اِنتظام تَتہِ کوٚرُم کھٮ۪ن چٮ۪نُک اِنتظام وٲژٕس تورٕ واپَس بہٕ ہَسا درٛایس تورٕ واپَس تہٕ بہٕ ہَسا وٲژٕس اننت ناگ اننت ناگ یِتھُے بہٕ وٲژٕس تتہِ تہِ کوٚر مےٚ کوٚر مےٚ سِٹاپ تَتہِ تہِ واریہس مطلب دَہن پنٛدہن مِنٹن پٕنژٕہن مِنٹن کوٚر مےٚ تتہِ سِٹاپ تہٕ درٛاس بہٕ تتہِ واپَس تہٕ بہٕ ہَسا وٲژٕس پَتہٕ گَرٕ